پَتھ کالہِ ٲسۍ نہٕ کٲشرٮ۪ن نہ اَنٛگریٖزی تَگان نہ اُردو تَگان نہ ہِندی تَگان تِمَن اوس واریاہ مُشکِل گَژھان لُکَن سۭتۍ باقٕیَن نیٚبرِمٮ۪ن لُکَن سۭتۍ کَتھ کَرُن تِم ٲسۍ کَران کَتھ کٲشِر پٲٹھی مگر اٮ۪کشَن ہٲسِک ہاوان اَتھٕ سۭتۍ اَتھ سۭتۍ ٲسِکھ اِشار ہاوان ہُتھ کٔنۍ یِتھ کٔنۍ تہٕ ہُم تہِ ٲسۍ پَتہٕ سَمجھان مگر یُس أزِکۍ دور چھِ أزۍکِس دورَس منٛز چھِ کٲشرِ سورُے تَگان اِنٛگلِش تہِ کٲشُر تہِ ہِنٛدی تہِ تِم چھِ آرام سان رٲبطہٕ کَران نیٚبرِمِس لُکَن نیٚبرِمٮ۪ن لُکَن سۭتۍ نہ حظ چھُکھ ہاوان اٮ۪کشَن نہ کینٛہہ بیٚیہِ چھِ تِم آرام سان ہٮ۪کان بوٗلِتھ اِنٛگلِش یُس ساروی کھۄتہٕ سَکھ چھِ آسان